یِم یُس یہِ بایکِنٛگ چھِ یِوان کَرنہٕ مطلب بایِک چھِ یِوان چَلاونہٕ اَتھ چھِ واریاہ مطلب سہوٗلیت مطلب مطلب کٔمنِٹی منٛز مطلب اگر کٲنٛسہِ چھُ سیُن اَنُن آز کَل چھُ سکوٗٹی بایکہٕ چھےٚ سیُن چھُ کٲنٛسہِ اَنُن یہِ چھُ گژھان أمِس لگان کٔژتام مِنٹٕے مطلب أمِس چھُ ٹایم بَچان اِتھٕے کٔنۍ آسہِ کٲنٛسہِ کانٛہہ کُنہِ جایہِ اِوٮ۪نٛٹَس پٮ۪ٹھ واتُن ٹایمَس پٮ۪ٹھ ٹایم آسٮ۪س یورٕ بیٚکِس اِوٮ۪نٛٹَس تہِ آسٮ۪س واتُن أمِس چھُ ٹایم بَچان یہِ چھُ دۄن جایَن ہٮ۪کان ایٖزِلی وٲتِتھ تہٕ یہِ چھےٚ سہوٗلیت پازِٹِو اِمپیکٹ چھُ أمۍ سۭتۍ بایکِنٛگ مَنٛز یِوان بایکِنٛگ مَنٛز کوٚمنِٹیَن منٛز چھُ یہِ پازِٹِو اِمپیکٹ اَکھ مطلب اۭں کٔشیٖرِ منٛز چھِ واریاہ زَن بایکِنٛگ منٛز یِم زَن مطلب آز کَل چھِ یِوان نَیہِ نَیہِ کیٛاہ چھِ دَپان بایکہٕ چھِ یِوان مطلب اَننہٕ مطلب پَلسَر چھےٚ ٹی وی ایٚس چھےٚ یِم چھِ یِوان اَننہٕ مطلب کٔشیٖرِ منٛز چھِ یِوان واریاہ پَتہٕ چھِ اَتھ کُن واریاہ مطلب لُکھ چھِ اَتھ کُن مطلب یِمَن بایکَن وایکَن پٮ۪ٹھ اورٕ یور گَژھان رِشتہٕ دارَن نِش عیٖز پٮ۪ٹھ چھِ بایکہٕ یِوان کَڑنہٕ پَتہٕ چھِ یِوان گَژھَن یِوان کیاہ چھِ تِمَن رِشتہٕ دارَن نِش یِمَن چھِ یِوان مُختلِف قٕسمٕکۍ چھِ اَتھ فَوایِد اَتھ بایکہِ مطلب بایکِنٛگ کَرنَس پازِٹِو اِمپیکٹ چھُ کوٚمنِٹی پٮ۪ٹھ أمۍ سۭتۍ مطلب اَزکَل چھِ ریسِنٛگ ویسِنٛگ تہِ یِوان بایکَن پٮ۪ٹھ کَرنہٕ سٕپیٖڈ یِوان بَڑاونہٕ مطلب مُختلِف یِم مطلب سنیریو چھِ اَتھ بَنان بایکہِ پٮ۪ٹھ یِمَے کٔشیٖر مَنٛز چھِ یِوان کَرنہٕ مطلب واریاہ چھِ اَتھ منٛز تہِ ایٚڈوانسمٮ۪نٛٹ آمٕژ ییٚتہِ تہِ چھِ واریاہ ؤنۍ نہ بایکِنٛگ کَران ییٚتہِ بایکِنٛگ تہٕ بایکِنٛگ پٮ۪ٹھ چھِ واریاہ یہِ چھِ اَصٕل اَکھ مطلب کٲم اَکھ